اَسَلامُ علیکُم جِناب تُہۍ چھِو مٔلِک ٹرٛیوٕل اَجَنسی پٮ۪ٹھ اَسِہ ہَسا ٲسۍ کٔرمٕژ کالہٕ کیب اَکھ بُک تَتھ ہَسا اوس تَتھ ٹایم اَسِہ تھوٚمُت ٲٹھ بَجے وٕنکٮ۪س ہَسا بَجے ساڑٕنَو سَہ نَسہ وٲژ نہٕ وُنۍ گٲڑۍ کِہیٖنہٕ مےٚ ہَسا ٲسۍ أنۍمٕتۍ کَریلہ پٮ۪ٹھ پٔژھ اَسِہ ہَسا اوس گژھُن چَکرَس گُلمرگ پہلگام واریاہن جایَن ہَسا اوس اَسِہ گژھُن چہ چَکرَس تُہۍ ؤنۍتو مےٚ یہِ کیازِ گٔیے لِیٹ تُہۍ ؤنۍ تو مےٚ یہِ کیازِ گٔیے لِیٹ اگر نہٕ سُہ أسۍ ہَسا چھِ تٔمِس فون کَران سُہ چھِنہٕ فون تہِ تُلَان کِہینہٕ تٔمۍ ہَسا کوٚر اَسِہ واریاہ دھوکہٕ یِم ہَسا اَسِہ پٔژھ ٲسۍ ٲمِتۍ تِمَن نہٕ تِمَن تہِ ہَسا گوٚو دِل واریاہ کھَٹہٕ وَنۍ اگر تُہۍ پونٛسہِ تہِ کٔرِو واپَس أسۍ کَرٕہاو ییٚتی لوکَل گٲڑۍ کَرہاو أسۍ ییٚتی بیٚیہِ کَرو نہٕ أسۍ دُبارٕ تُہٕنٛز کیب بُک کینٛہہ